ہاں باکُل سٲنِس مِرگنٛڈِس منٛز چھےٚ عبادَت کرنٕچ اکھ مُقرر جاے یَتھ أسۍ مسجِد وَنان چھٕ یا کہِ أسۍ وَنو اِنٛگلِش پٲٹھۍ چھِ أسۍ تَتھ وَنان موسک اَگر أسۍ کَتھ کَرو ٹیٚمپٔلن ہٕنٛز بڈگٲمِس منٛز چھ اکھ ٹیٚمپٔل تہِ واقع یَتھ اِچگام چھ ونان تَتہِ چھ اکھ ٹیٚمپٔل تَتہِ چھِ بَٹہٕ مذہبٔکۍ لُکھ پنٕنۍ عِبادَت کران وۄنۍ اَگر أسۍ چٔرچِچ کَتھ کرو أسۍ کرو سرِنَگرَس منٛز اکھ چُھ بوٚڑ بارٕ اکھ چٔرٕچ ییٚتہِ پہ تیٚمہِ مذہبٔکۍ لُکھ تَتین عِبادَت کران چھ سٲنۍ یِم مسجد چھےٚ تِم چھےٚ اَسہِ واریاہ نزدیٖک أکِس مسجد چھ ناو مسجد زیٚہرا بیٚیہِ کِس مسجد چھ ناو مسجد میٖر شمس الدیٖن اراقی ییٚتۍ أسۍ خدا سٕنٛز عبادت کران چھ